بہٕ اوسُس آز یِتھَے کٔنی گَرِ بِہِتھ مےٚ دوٚپ میچ چھُ آز تہٕ وۄنۍ ٲسۍ یِم کَزٕن وَزٕن آمٕتۍ یور سٲری تہٕ مےٚ دوٚپ أسۍ کَرو آز کیٚنٛہہ رٮ۪سٹورَنٛٹ پٮ۪ٹھ آرڈَر بہٕ چھُس کَران ییٚلہِ تہِ مےٚ آرڈَر آسہِ کَرُن بہٕ چھُس کَران مُغل دربار کرن نَگرٕ پٮ۪ٹھ آرڈَر خاص کَر کہِ بِریانی تِہِنٛز یۄس مےٚ زیادٕ پَسنٛد چھِ بیٚیہِ کیٛاہ چھِ اَتھ وَنان چَینیٖز چھِ کَران چَینیٖز فُڈ بیٚیہِ مومو وومو یِم تہِ چیٖز چھِ تَتہِ چامِن وامِن سورُے تہٕ مےٚ چھِ پانَس پَسنٛد بِریانی چِکَن بِریانی تہِ چھے مےٚ پَسنٛد تہٕ ہُہ تہِ چھُ مےٚ پَسنٛد مَٹَن تہِ تہٕ مےٚ چھِ یِم دۄنوَے پَسنٛد تہٕ یہِ چھُ کرن نگرٕ مغل دربار واریاہ زیادٕ فیمَس رٮ۪سٹورنٛٹ کٔشیٖرِ منٛز سرینَگرَس منٛز مےٚ ییٚلہِ آرڈَر کوٚر وۄنۍ چھِ أسۍ بِہِتھ تہٕ گۄڈٕنٮ۪تھ کٔر مےٚ کٲم مےٚ دوٚپ مےٚ کوٚر آرڈَر تہٕ اَتہِ وٕچھ مےٚ ڈِسکاوُنٛٹ یِمو تھوٚمُت کیٛازِکہِ بہٕ چھُس بیٚیہِ یِمَن پرٛون کَسٹمَر یِم چھِ تِمَن سوزان نہٕ ڈِسکاوُنٛٹٕکۍ یِم کوپُن ووپُن ہُہ یہِ مےٚ کوٚر سُہ یوٗز مےٚ کوٚر فُڈ آرڈَر تہٕ أسۍ چھِ وۄنۍ پیٛاران یُت کال فُڈس یورٕ چھِ میچ أسۍ وٕچھان ٹی وی یَس پٮ۪ٹھَنٕے سٲری بِہِتھ تہٕ أتھۍ منٛزنَے گٔے کٲم اَسہِ ووٚن اَتہِ آے مےٚ پیٚچیٚنۍ اور تٔمۍ ووٚن دوٚپُن ہے وَل بہٕ بَناوو کیٚنٛہہ تہٕ تُہۍ کھیٚیِو اَسہِ دوٚپُس دوٚپُس ہے نَہ اَسہِ کوٚر آرڈَر تہٕ دوٚپُن کَتہِ پٮ۪ٹھ کوٚروٗ دوٚپمَس مُغل دربار دوٚپُن ٹھیٖک چھُ تہٕ تِہِنٛز سٔروِس تہِ چھےٚ واریاہ زیادٕ اَصٕل تور چھُس بہٕ گَژھان تور چھِ أسۍ گَژھان دوستَن سۭتۍ بہٕ گَژھان تہٕ تَتہِ چھِ أسۍ کھٮ۪وان بِریانی آنٛچار چھُ آسان سُہ چھُ آسان زَبردَست تَتھ چھِ آسان مَزٕ آنٛچارس تٔمۍ سٕنٛدِس بیٚیہِ بِریانی بیٚیہِ باقٕے باقٕے چیٖز تہِ چھِ تَتھ تہِ چھُ مَزٕ آسان تَمہِ پَتَنے گٔے کٲم بہٕ گوس اَکہِ لَٹہِ دوستَن سۭتۍ تور مےٚ کھے بِریانی تہٕ وۄنۍ اوس مےٚ بیٛاکھ دوس سۭتۍ تہٕ تٔمۍ ٲس نہٕ مگر اَتہِ کھیوٚمُت کیٚنٛہہ تٔمۍ ووٚن دوٚپُن ہے مطلب اے وَلہٕ کہِ تیوٗتاہ کیٛاہ آسہِ ہُہ یہِ پَتہٕ ییٚلہِ تٔمۍ کھے تٔمِس تہِ لوٚگ مَزٕ تٔمِس تہِ لوٚگ مَزٕ واریاہ زیادٕ سُہ تہِ گوٚو خوش تہٕ یِم چھِ دِوان بیٚیہِ ہوم ڈیٚلؤری واریاہ زیادٕ اَصٕل پٲٹھٮ۪نے کانٛہہ تہِ دِقت چھَنہٕ گژھان وِدِن پانٛژھ مِنٹ دَہ مِنٹ پنٛداہ مِنَٹ گوٚو ہَے وُہ مِنَٹ گوٚو زیا ہَے مطلب تٕرٛہ مِنَٹ برٛونٛہہ برٛونٛہہ چھِ یِم ڈیٚلؤری دِوان تہٕ بیٚیہِ چھِ اور یہِ کَران واریاہ زیادٕ آرڈَر بِریانی کیٛازِکہِ یہِ چھُ یِوان زیادٕ اَمے خٲطرٕ مانٛنہٕ اَتہِ چھُ آسان مَزٕ تَتھ واریاہَن جایَن تہِ چھِ مےٚ کھیوٚمُت ہُپٲرۍ یپٲرۍ تہٕ مگر مےٚ لوٚگ زیادٕ مَزٕ ٲتھۍ بیٚیہِ کٔر اَسہِ تَمہِ پَتہٕ کٲم وۄنۍ ییٚلہِ فُڈ ووت اَسہِ تہٕ اَسہِ کھُلو پیکِنٛگ ویکِنٛگ ہُہ یہِ اَسہِ لوگ وۄنۍ کھیوٚن چیوٚن ساروٕے تہٕ پَتہٕ ٲسۍ أسۍ کھٮ۪وان اَصٕل پٲٹھٮ۪نَے تہٕ اَسہِ ووٚن اے ولہٕ وۄنۍ گَژھو مطلب کُنہِ جایہِ تہٕ تٔتھٕے کھٮ۪مو مگر اَسہِ دوٚپ نہٕ وۄنۍ اوس گۄڈٕنٮ۪تھ میچ چلان اَسہِ دوٚپ وَلہٕ یہِ تہِ وٕچھو تہٕ وۄنۍ کھٮ۪مو پَتہٕ کھیوٚو ساروٕے مےٚ کھیوٚو باقٕے یِم گَرٕ ٲس آمٕتۍ تِمو تہِ تِم تہِ گٔے خوش تِمَن تہِ لوٚگ مَزٕ دوٚپُکھ ہے یہِ چھُ اَصٕل بیٚیہِ کٔر اَسہِ بیٚیہِ کَرے اَسہِ جوٗس ووٗس آرڈَر کولڈ ڈٕرٛنٛگ وولڈ ڈٕرٛنٛک سورُے کَرے اَسہِ آرڈَر تہٕ مَزٕ لوٚگ سارنٕے سٲری گٔے خوش سٲری ٲسۍ وَنان ہے ژےٚ کوٚرُتھ اَصٕل ژےٚ کوٚرُتھ یہِ آرڈَر بیٚیہِ چھِ مےٚ بِریانی ورٲے چھِ مےٚ پَسنٛد وازٕوان سورُے وازٕوان یہِ تہِ چھُ تَتھ منٛز تَتھ تہِ چھُ مَزٕ لَگان کھٮ۪نَس تَمہِ کِس مُشکَس چھُ مَزٕ تہٕ سُہ تہِ چھُ آسان اَتہِ سورُے نہ مطلب تَمہِ خٲطرٕ تہِ چھُ بیٛاکھ رٮ۪سٹورَنٛٹ اَسہِ ییٚتی جے جے فُڈٕس یِم چھِ وازوان بَناوان واریاہ زیادٕ اَصٕل تَمہِ پَتہٕ ییٚلہِ اَسہِ بِریانی وِریانی کھے تَمہِ پَتہٕ اوس شامَن کھیوٚن بَتہٕ تَمہِ پَتہٕ کوٚر اَسہِ وازوان آرڈَر سُہ کوٚر اَسہِ جے جے فُڈزَس نِش آرڈَر تَتہِ تَتہِ پٮ۪ٹھ کوٚر اَسہِ وازوان آرڈَر رِستہٕ گۄشتابہٕ کَبابہٕ تَبَکھ ماز سٲرٕے کوٚر آرڈَر تہٕ مَزٕ لوٚگ سارنٕے ساروٕے کھیوٚو اَصٕل پٲٹھٮ۪نَے تہٕ سٲری ٲسۍ تٲریٖف کَران دَپان ٲسۍ یے یہِ گوٚو اَصٕل مَزٕ آو اَسہِ تہِ تہٕ باقٕے یی اوس سورُے تُہۍ تہِ کٔرۍزیو آرڈَر مغل دربار پٮ۪ٹھ بِریانی منٛزٕ تہٕ کھیزیو